ییٚتیُک لیٖگَل سِسٹَم یُس زَن چھُ سُہ چھُنہٕ توٗتاہ اِمپارشَل کینٛہہ یوٗت آسُن گوٚژھ میٲنۍ یُس زَن میٲنۍ راے چھِ پٔرسٕنَل راے سۄ چھِ یی کہِ ییٚتیُک لیٖگل سِسٹَم چھُ تَتھ منٛز چھُ واریاہ کۄرپشَن امِچ الٹرنیٹِو فارمٕز ڈِسپیوٗٹ ریزوٗلیوشنٔز چھُ اَسہِ گوٚژھ پانہٕ ؤنی اگر کُنہِ جایہِ کانٛہہ مسلہٕ تہِ آسہِ سُہ گوٚژھ پانہٕ ؤنی حل یُن کرنہٕ باتھ چیٖت ذٔریعہٕ یُس زَن مسلہٕ چھُ سُہ سُلجاونہٕ خٲطرٕ گژھِ پانہٕ ؤنی تاکہِ تِمن شخصن یِمن پانہٕ ؤنۍ مسلہٕ آسہِ تِمن پیٚن نہٕ ٹرایل فیس کَرٕنۍ کینٛہہ